کم کم جانور چھِ تٕہٕنٛدِس علاقَس منٛز نظرِ گژھان کُس چھُ تُہُنٛد پسنٛدیٖدہ جانور تِکیٛازِ سٲنِس علاقَس منٛز چھِ وارِیاہ قٕسمَن ہٕنٛدۍ جانور نظرِ گژھان مثلاً کاو ہٲر سَتُت وغیرہ وغیرہ میون پَسنٛدیٖدہ جانَور چھُ سَتُت کیٛازِ کہِ تٔمۍ سُنٛد رنٛگ چھُ واریاہ خوٗبصوٗرت آسان اور تٔمۍ سُنٛد سُہ پِچُن چھُ واریاہ خۄش کَر لَگان دِلَس